وَعلیکُم سَلام اَسَلامُ علیکُم تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ چھُو حظ بَس شُکُر الحمدُاللہ صحت چھا حظ ٹھیٖک تُہۍ چھُو نہَ حظ یِم زیُن ویُن وَغیرہ کٕنان دَراَصٕل یہِ زیُن کۭتِس چھُ گَژھان اَز مےٚ حظ اوس زٕ ترٛےٚ کۅنٛٹل زیُن ضروٗرت اَہَن حظ اَکھ چھِ مےٚ یہِ کہتام بہٕ حظ چھَس یہِ کٕنان تہِ بہٕ چھَسو تۅہہِ وُنکٮ۪نس چھُ مےٚ خانٛدرس خٲطرٕ بیٚیِس خانٛدرس وانٛدرس خٲطرٕ چھُ وُنکٮ۪نس مےٚ زیُن ضروٗرت اَہَن حظ آ یُس حظ کِکرو گَژھِ مےٚ آ نہَ نہَ تِم لَگن نہٕ تِم لَگن نہٕ کیٚنٛہہ کِکرُوٕے گَژھِ مےٚ جلدٕے پَہمَتھ لگ بگ گَژھَن یِم ترٛےٚ ژور کۅنٛٹل تُہۍ ؤنِو مےٚ کۅنٛٹل حِساب اَتھ کیٛاہ یہِ چھُ گَژھان ہَے یہِ حظ چھُ وارِیاہ گَژھان مےٚ تہِ گَژھِ نہَ حظ بُتھِ فٲیدٕ آسُن اَتھ کیٚنٛہہ یہِ نہَ حظ بہٕ حظ بہٕ حظ چھَس ہٮ۪وان وُنکٮ۪نس ییٚمِس بہٕ بَظٲتی ہٮ۪وان چھَس تٔمِس چھُنہٕ وُنکٮ۪نس ایٚویلیبُل کِہیٖنٛۍ آ سُہ حظ چھُ اَسہِ ٹوونٛٹی فایِو تہِ چھُ مےٚ دِوان سُہ پٕنٛژٕہ پٍنٛژٕہ تہِ چھُ نہَ حظ أسۍ چھِناہ بِظٲتی چھَس بہٕ تٔمۍسٕے ہٮ۪وان ہمیشہٕ تَوَے چھِ پٕنٛژٕہ حظ چھِ گَژھان کُنہِ وِزِ شتوُہ تہِ اَتھ تہِ چھُناہ حظ آسان قٕسٕم مطلب کۅونٛٹل کَمیُک کۄنٛٹل آسہِ کِکرو کۅنٛٹل آسیٛا ڈوٗنِو کۅونٛٹل آسیٛا اَتھ تہِ چھِناہ قٕسٕم وٲرۍ

یِہَے اَٹھووُہ نہَ حظ نہَ اَٹھووُہ حظ چھَس بہٕ ہٮ۪وان تٔمِس تہٕ تُہی کوٗت حظ دِیو مےٚ اَے پنٕنی درٛے حظ چھَس بہٕ ییٚمہِ کارکُے قَسم حظ چھَس بہٕ اَٹھووُہ ہٮ۪وان نہَ ددریٚومُت چھِنہٕ اَصٕل اَصٕل مےٚ مۅکلیے یَوے مےٚ اوس أڈۍ ہَن تھوٚمُت گَرِ وۅنۍ حظ وۅنۍ تھٲوِو حظ وۅنۍ تُہۍ وۅنۍ سُہ کیٛاہ چھُ مےٚ حظ دیُت تَمی یِہُنٛد یہِ کیٛاہ چھِ دَپُن أمۍسٕے کٔریو کنٹیکٹہٕ تُہۍ تہٕ وۅنۍ تُہٕنٛز کتھ تہٕ میٖٛٲنۍ کتھ تہٕ ترٕٛہ حظ چھُ مےٚ باسان ٹھیٖک پتہٕ چھِنہٕ حظ مےٚ بیٚیہِ پتہٕ چھِنہٕ حظ اَٹھووُہ نہَ حظ مےٚ حظ چھُ ہُے اَگر ترٕٛہ اَکہٕ ترٕٛہ تہٕ وۅنۍ چَلو تُہنٛدِ موٗجوٗب گوٚو وۅنۍ اَکہٕ ترٕٛہ وۅنۍ کٔرِو یوڑٕ تہِ پتہٕ چھُ آسان یورُک تہِ بوزُن پتہٕ چھُ مےٚ بُتھِ بیٚیہِ پانٛژھ شےٚ کۄنٛٹل اَنٕنۍ یہِ حظ چھِ پوٚز کَتھ اَتھ ؤلِو بہٕ حظ کَرٕ توتہِ مَشورٕ کیٛاہ گَژھِ کیٛاہ نہٕ گَژھِ تہٕ تَتھ حظ تَتھ حظ چھِنہٕ باو سُہ چھُ جلدٕے گژھنےَ تَتھ چھُنہٕ باو نہَ سَہل سَہل دَزان خانٛدرس پٮ۪ٹھ چھُ زیادٕ تَر کِکرُوٕے گَژھان ٹھیٖک کیٛازِ اَکھ چھُ اَتھ نیران دَزان تہِ اَصٕل پٲٹھۍ بیٚیہِ چھُ ہُران تہِ اَصٕل پٲٹھۍ تہٕ آ تِم تَوے تَوے وۅنۍ وُچھو وۅنۍ کیٛاہ گَژھِ فاینل ریٹ